مےٚ چھِ پنٛنِس دوستَس آز دعوت کٔرمٕژ تُہٕنٛدِ خٲطرٕ اَنہٕ بہٕ سورُے سیُن ہِلال بیکری اینٛڈ ریسٹورنٛٹ یُس پُلوٲمِس منٛز بہتریٖن اَکھ ہوٹل تہٕ ریسٹورنٛٹ چھُ سُہ چھُ اَسہِ ژور کِلوٗ میٖٹر دوٗر تٔمِس نِش چھِ بہتریٖن آیٹَم سِنِکۍ بَنان یَتھ منٛز کَباب رِستہٕ گۄشتاب کۄکُر تَبَکھ ماز دَنہِ پھوٚل میتھِ ماز بہتریٖن ریٹن پٮ۪ٹھ مُشتمِل چھُ بہٕ چھُس کوٗشِش کران کہِ بہٕ تہِ اَنہٕ ییٚمِس دوستَس مےٚ دعوت کٔرمٕژ چھِ تُہٕنٛدِ خٲطرٕ أمسی ہِلال بیکری یُس پُلوٲمِس منٛز واقع چھُ تٔمسی نِش پَنُن سورُے سیُن دوستہٕ سٕنٛدِ دعوتہِ خٲطرٕ